ہٮ۪لٕتھ پرٛابلٕمٕز یِمہٕ یَتھ ایریاہَس منٛز لُکھ فیس چھِ کَران یا وَنو أسۍ ہٮ۪لٕتھ پرٛابلٕمٕز یِم اَکثَر لُکھ یَتھ سٕٹیٹسٕے منٛز فیس چھِ کَران تِمَن منٛز چھِ یِوان اِنفٮ۪کشَس ڈِزیٖزِز اِنفٮ۪کشَس ڈِزیٖزِز گٔے تِمہٕ ڈِزیٖزٕ یِمہٕ کُنہِ اِنفٮ۪کشَن سۭتۍ گژھان چھِ تہٕ یِم چھِ تِم ڈِزیٖز یِم ایٖزلی ٹرٛانَسفَر چھِ گژھان اَکِس اِنسان سٕنٛدۍ پٮ۪ٹھ بیٚکِس اِنسان یِمَن ہٮ۪کو أسۍ ؤنِتھ کومنِکیبٕل ڈِزیٖزٕز تِکیٛازِ کہِ یِم چھِ آرام سان أکِس اِنسان سٕنٛدۍ پٮ۪ٹھ بیٚکِس اِنسانَس لٲرِتھ ہٮ۪کان ٹرٛانَسفَر ہٮ۪کان گٔژھِتھ پَتہٕ گٔے نان کومِنِکیبٕل ڈِزیٖزٕز یعنی کہِ تِمہٕ بٮ۪مارِ یِم أکِس اِنسانَس چھِ مگر تِم چھِنہٕ ہٮ۪کان تِمہٕ چھِنہٕ لاران بیٚیِس اِنسانَس کِہیٖنۍ تہِ نہٕ مال نیوٗٹِرٛشَن مال نیوٗٹِرٛشَن اَمیُک مطلب گوٚو تِمہٕ ڈِزیٖزِ یِم اِنسانَس کَمہِ سۭتۍ چھِ گژھان ییٚلہِ نہٕ أکِس اِنسانَس کانٛہہ نیوٗٹرَنٛٹ واتان چھِ چاہے کٲنٛسہِ وٮ۪ٹٮ۪مِنَن ہٕنٛز کٔمی گٔژھۍتَن پرٛوٹیٖنَن ہٕنٛز گٔژھۍتَن مِنرَلَن ہٕنٛز گٔژھۍتَن یِمو سۭتۍ یُس بٮ۪مٲرۍ گژھِ تَتھ چھِ وَنان مال نیوٗٹِرٛشنَل ڈِزیٖزِز وۄنۍ وَنو أسۍ اِنفٮ۪کشَن ڈِیٖزز منٛز کُس کُس چھِ یِوان اِنفٮ۪کشَس ڈِزیٖز منٛز چھِ أسۍ وَنو گۄڈٕنٮ۪تھٕے زُکام چھِ ژاس چھِ یا گیسٹرٛو اِنٹرٛایٹٕس چھِ أنٛدرَمَن اِنفٮ۪کشَن وغیرہ چھِ تہٕ ہٮ۪پٹایٹٕس چھِ بیٚیہِ یُس اَسہِ امہِ برٛونٛٹھ کیٚنٛہہ کال برٛونٛٹھٕے ییٚمہِ سۭتۍ اَسہِ سٲلِم وٲلڈٕ بَلکہِ سفر اوس کَران یَتھ أسۍ وَنان ٲسۍ کووِڈ نایِنٹیٖن یَتھ منٛز واریاہ پیشَنٛٹ اَیسولیٹ پیٚیہِ کَرٕنۍ تہِ واریاہ پیشَنٛٹ ہٕنٛز گٔے ڈٮ۪تھ وَجہہ کیٛاہ اوس یہِ اوس تیزی سان پھہلَن یۄس اِنفٮ۪کشَس ڈِزیٖزٕز یۄس اِنفٮ۪کشَن ڈِزیٖز یۄس کوٚمنِکیبٕل ڈِزیٖز یۄس أکِس اِنسان سٕنٛدۍ پٮ۪ٹھ بیٚیِس اِنسانَس آرام سان ہٮ۪کان ٹرٛانَسفر گٔژھِتھ بٔلکہِ ٲس یہِ جلدی جلدی ٹرٛانَسفَر گژھان أمِس اِنسانَس ییٚمِس یہِ ڈِزیٖز ٲس تٔمۍ سُنٛد اوس پٮ۪وان سورُے اَلگ تھاوُن پَلو بِستَر کھٮ۪ن چٮ۪نُک سامان سُہ اوس بِلکُل پٮ۪وان اَیسولیٹ کَرُن امہِ فیملی نِش یَتھ منٛز سٲلمو فیملِیو سَفر کوٚر پرٛٮ۪تھ فیملی منٛز کوٚر لگ بگ اَکھ اَکھ زۭز اَکھ اَکھ زۭز یِم اَتھ منٛز مُبتلا گٔے تہٕ واریاہ زیادٕ خطرناک اِنفٮ۪کشَس ڈِزیٖز یا کوٚمنِکیبٕل ڈِزیٖز ٲس یہِ یِم گٔے تِم ڈِزیٖزٕ یِم پھہلان چھِ زُکام تہِ چھِ پھہلان یِم چھِ واریاہ زیادٕ اَگر چھٲتۍ آسہِ خراب سُہ تہِ چھِ ہٮ۪کان ٹرٛانَسفَر بیٚکِس اِنسانَس تام گٔژھِتھ وۄنۍ وَنو أسۍ نان کوٚمِنِکیبٕل ڈِزیٖز یعنی کہِ تِمہٕ ڈِزیٖزٕ یِم نہٕ یِم اَگر أکِس اِنسانس آسَن تہٕ باقی یِم فیملی مٮ۪مبَر چھِ یا باقٕے یِم سوسایٹی منٛز روزان چھِ تِمَن چھُنہٕ امہِ سۭتۍ کانٛہہ مُضر اَثرات واتان کِہیٖنۍ تہِ نہٕ تَتھ منٛز وَنو أسۍ اللہ تعالیٰ بَچٲیِن کینسَر چھُ سٕٹروک چھِ ہاٹ اٮ۪ٹیک چھِ اَستھما چھِ ڈایبِٹیٖز چھِ رٮ۪سپِریٹری ڈِزیٖزٕز چھِ کرٛونِک رٮ۪سپِریٹری ڈِزیٖزٕز چھِ یِم چھِ تِمہٕ بٮ۪مارِ کہِ اَگر یِم أکِس اِنسانس آسان چھِ یِم چھِنہٕ ہٮ۪کان بیٚکِس اِنسانَس ٹرٛانَسفَر گٔژھِتھ کہیٖنۍ خۄدا بَچٲیِن اَگر کٲنٛسہِ أکِس فیملی مٮ۪مبرَس کینسر چھِ آسان تٔمِس چھِ ہٮ۪کان باقٕے فیملی مٮ۪مبَر تور أژِتھ تٔمِس نِش تٔمِس تٔمۍ سٕنٛد بانہٕ چھِ ہٮ۪کان بیٚکۍ اِستعمال کٔرِتھ آرام سان مگر سُہ چھُ اَسہِ پٮ۪وان اِنفٮ۪کشَن نِش دوٗر تھاوُن مگر تٔمۍ سٕنٛدۍ سۭتۍ چھِنہٕ باقٕے اِنفٮ۪کشَن ہٮ۪کان گٔژھِتھ کِہیٖنۍ تہِ نہٕ مگر تٔمِس چھِ ہٮ۪کان زیادٕ اِنفٮ۪کشَن گٔژھِتھ اِس اِسلیے چھِ اَسہِ پٮ۪وان اَگر تور اَژِ تہِ کانٛہہ اَسی تہِ چھِ پٮ۪وان احتیاط کَرٕنۍ کہِ اَسے چھِ پٮ۪وان صاف پاک روزُن تاکہِ تٔمِس نِش ہٮ۪کو أسۍ أژِتھ اِتھَے کٔنۍ یُس وۄنۍ ہاٹ اٮ۪ٹیک چھُ اَگرَے کٲنٛسہِ ہاٹ اٮ۪ٹیک چھُ یِوان تَمیُک مطلب گوٚو نہٕ کہِ یہِ چھِ پھہلان تہٕ وۄنۍ ہیٚکہِ یہِ ہاٹ اٹیک بیٚکِس تہِ گٔژھِتھ نَہ یِم گٔے تِم ڈٕزیٖزٕ یِم أکسی پٮ۪ٹھ چھِ یا وَنو أسۍ یِم چھِ واریاہَن آسان مگر یِم چھِنہٕ پھہلان سہل سہل کِہیٖنۍ تہِ نہٕ مال نیوٗٹرِشَن یوٚتَس تام سَوال چھِ یِمہٕ ڈِزیٖز چھِ زیادٕ پہمَتھ تِمَن ایریاہَن منٛز وٕنۍکٮ۪نَس لَبنہٕ یِوان یوٚتَس تام یِمَن نہٕ وٕنۍکٮ۪ن اٮ۪ویَرنٮ۪س چھِ کِہیٖنۍ یا یِمَن منٛز نہٕ فٮ۪سَلٹیٖز چھِ کِہیٖنۍ یِم غریٖب چھِ یِمَن منٛز پاپلیشَن تہِ زیادٕ چھِ تَتہِ چھِ گژھان اِگنور یِم تُہۍ وٕچھِو کہِ یِمَن سٕٹیٹَن منٛز یا یِمَن ایریاہَن منٛز پاپلیشَن زیادٕ آسہِ تٔتی آسَن یِم مال نیوٗٹرِشَن ڈِزیٖزٕز تِمَن آسَن تِم کَوَشکَر گٔمٕژَن تِمَن آسَن رِکٮ۪ٹٕس گٔمٕتۍ تِمَن چھِ واریاہ ڈِزیٖز آسَن تِم چھِ واریاہ زیادٕ کَمزور آسان فِزکٔلی ییٚلہِ تِمَن پٮ۪ٹھ نظر چھِ ترٛاوان واریاہ زیادٕ ویٖک چھِ آسان تِمَن کیٛاہ چھُ آسان تِمَن چھِنہٕ آسان غزا ووتمُت یا یہِ اَگر أسۍ وَنو کہِ تِمَن چھِنہٕ آسان بَلینسٕڈ ڈایِٹ ووتمُت کِہیٖنۍ تہِ نہٕ تُہۍ وٕچھِو بیٚری بیٚری تہِ چھِ اَسہِ اَکھ ڈِزیٖز یُس یِمَن منٛزَن لَبنہٕ چھِ یِوان یہِ چھِنہٕ اَکثر وٕنۍکٮ۪نَسَن لَبنہٕ یِوان کِہی مگر یِم پَسمانٛد علاقہٕ چھِ یِم غریٖب چھِ تِمَن منٛز چھِ یِمہٕ وٕنۍکٮ۪نَس تہِ واریاہ زیادٕ یِم ڈِزیٖز یِوان لَبنہٕ وٕنۍکٮ۪نَس چھِ گورمٮ۪نٛٹَن امہِ خٲطرٕ سٮ۪ٹھاہ اَصٕل قدم تُلۍمٕتۍ کہِ یِم بَچہٕ پَران چھِ تِمَن چھِ سکوٗلسٕے مںٛز مِلان کٲجُک بَتہٕ یَتھ أسۍ وَنان چھِ مِڈ ڈے میٖل یا امہِ علاو چھِ تِمَن واریاہ فٮ۪سَلٹیٖز ییٚمہِ کنٮ۪تھ یہِ وٕنۍکٮ۪نَس توتہِ کَم چھُ یِوان یہِ مال نیوٗٹرِشَن ڈِزیٖزٕز لَبنہٕ مگر برٛونٛٹھ چھِ ٲسمٕژ سٔلمہٕ کھۄتہٕ زیادٕ ڈِزیٖز یِہوٚے مال نیوٗٹرِشَس ڈِزیٖز کیٛازِ أکِس اِنسانَس چھِ أسۍمٕتۍ واریاہ بَچہٕ آسان تہٕ سُہ چھُنہٕ اوسمُت تِمَن ہٮ۪کان اَصٕل پٲٹھۍ کِیَر کٔرِتھ کِہیٖنۍ غریٖبی چھِ ٲسمٕژ آسان یِمَن چھُنہٕ اوسمُت سُہ کِیَر واتان کِہیٖنۍ تہِ نہٕ تہٕ یِم بَچہٕ چھِ ٲسمٕژ یِمہٕ بٮ۪مارٮ۪ن منٛز مُبتلا گژھان یِم گٔے تِم ڈِزیٖزٕز اَسہِ کَرِ اَسہِ لِسٹہٕ آوُٹ تِم ڈِزیٖزٕز یِمہٕ یَتھ ایریاہَس منٛز یا باقیَن ایریاہَن منٛز تہِ ایٚکیٛاہ اٮ۪چ آے وی ایڈٕس چھِ سُہ چھِ نان کوٚمنِکیبٕل ڈِزیٖز مگر اَگر وٕچھو کہِ اَگر سُہ تہِ سُہ تہِ چھُ سُہ چھُنہٕ اِتھ کٔنٮ۪تھ عام پٲٹھۍ مگر سُہ چھُ بَدَل اَکھ مٮ۪تھڈ چھِ ییٚمیُک نہٕ أسۍ وَنو کیٚنٛہہ سُہ چھُ تِتھ پٲٹھۍ ٹرٛانَسفَر گژھان وٕنۍکٮ۪نَس باقٕے ڈِزیٖز تہِ چھِ اَستھا تہِ ووٚن اَسہِ ڈایبِٹیٖز تہِ ڈایبِٹیٖز یُس زیادٕ وَجَہہ چھُ سُہ چھُ وٕنۍکٮ۪نَس اَگر أسۍ وَنو یُس وٕنۍکٮ۪ن لایِف سِٹایِل چھِ سُہ چھُ زیادٕ پَہَم ذمہٕ دار امہِ ڈایبِٹیٖز خٲطرٕ